پننہِ کامہِ سۭتۍ سۭتۍ یِم میٲنۍ ہابیٖز چھِ تِم چھِ

تھوڑا چکر وکر دِیُن مطلب اصل اصل جاے اگر آسہِ کُنہِ جایہِ تُکُن تہٕ بیٚیہِ چھِ میون انٹرسٹ یتھ ونو أسۍ زیادٕ چھُ کرکٹس کُن کرکٹ چھُ مےٚ رگن رگن منٛز بٔرِتھ پننہِ کامہِ سۭتۍ سۭتۍ چھُس بہٕ کرکٹ پکناوان تہٕ کرکٹ چھُس بہٕ گِنٛدان آ امہِ ورٲے چھُس بہٕ میوٗزک بوزان

بیٚیہِ چھُس بہٕ مٔنٛزۍ بیٹ منٹن تہِ گِنٛدان